پٲنٛژھ دسمبر کُنوُہ شیٚتھ نَمنَمَتھ ترٛےٚ جنؤری زٕ ساس تہٕ زٕ اکترٕہ مے زٕ ساس تہٕ پانٛژھ سَتھ اگست زٕ ساس تہٕ نو اَکوُہ جوٗن زٕ ساس تہٕ سَداہ